اَسلام علیکُم آ تُہۍ چھُو حظ بِلال صٲب چھُو حظ تُہۍ آ تُہۍ چھُوا یہِ حظ یہِ آرچُڈ ایٚکٕسپٲٹ چھُو تُہۍ اَہن حظ آ اَسہِ حظ اَسہِ حظ ٲسۍ باغَس حظ یہِ تھوڑا سِکیپ ٲس گٲمٕژ کُلٮ۪ن ژوٗنٛٹٮ۪ن ووٗنٛٹٮ۪ن چھِ تھوڑا داغ ہِوۍ درٛٲمٕتۍ اَمہِ خٲطرٕ کیٛاہ کَرو أسۍ آ پَن پَن پَنَس چھِ یہِ تھوڑا داغ ہِوۍ بیٚیہِ لیٚدٕریٛار تہِ تھوڑا پَنَس

اینٹریکا

اَچھا اَچھا

ٹھیٖک حظ چھُ ٹھیٖک مگر یہِ یورٕ حظ چھِ دٔلیٖل حظ یہِ آب ما چھُ بَرُن وَرُن کیٚنٛہہ آب ما بَرُن اَتھ

اَچھا ٹھیٖک

اَکھ بیٚیہِ حظ باسان ییٚتہِ تِمَن ژوٗنٛٹھٮ۪ن حظ تھوڑا سایز لۄکُٹ پَہَم تَمہِ خٲطرٕ کیٛاہ کَرو

ٹھیٖک

اَدٕ حظ تہِ بیٚیہِ چھِ یہِ حظ یُس کُلۍ چھِ کُلٮ۪ن تھوڑا سُہ کرٛہنیٛار ہِیٛوٗ کھوٚتمُت یِمَن لنٛجن ڈاے اَیٹی اَہَن حظ اَہَن حظ اَچھا ٹھیٖک تہٕ یہِ حظ یہِ گُڈٲے وُڈٲے ما حظ کَرٕنۍ اَز کیٚنٛہہ کھاد واد ترٛاوُن کانٛہہ اَچھا ٹھیٖک مگر اَسہِ حظ گٔے جوٗن جُلائی یَس منٛز گٔے اَسہِ ایکچُؤلی حظ گٔے کھاد اَسہِ مِس تَمہِ بدلہٕ چھا کیٚنٛہہ آلٹرنیٚٹِو اَتھ کیٚنٛہہ

اگر حظ تُہۍ ٹایم آیو مےٚ سا تُہۍ اگر حظ وِزِٹ کٔرِو کُنہِ ساتہٕ سٲنِس باغَس منٛز یِمن دۄہَن منٛز

اَدٕ حظ چلو شُکریہ شُکریہ اَدٕ حظ سلام علیکُم